سانہِ کٔشیٖرِ ہُنٛد اَکھ جوان چھُ اٮ۪تھلیٖٹ گِندان ییٚمِس ناو چھُ عادِل منظوٗر پیٖر یُس اٮ۪تھلیٖٹ چھُ گِنٛدان ییٚمۍ ژور گولڈٕ مٮ۪ڈَل أنۍ سٲنِس کَشمیٖرَس منٛز ییٚمۍ اِنٛڈِیا کھیلو نیشنَل گیمہِ منٛز تہِ حصہِ نیوٗ پٔتۍمہِ لَٹہِ یُس واریاہ زیادٕ اَصٕل تہٕ قٲبِل چھُ یِوان مانٛنہٕ پنٛنہِ گیمہِ منٛز پَنٛنِس شوبَس منٛز ییٚمۍ پٔتۍمہِ لَٹہِ ییٚتہِ وِنٹَر گیمَن منٛز تہِ حصہٕ نیوٗ